زومیٹو ہسا چھِ اکھ فُڈ آڈرِنگ اکھ ویب سایٹ اکھ ییٚمہِ پیٹھ ہسا مےٚ پنُن فُڈ اَنُن پسند چھُ گژھان تِکیازِ تہِ یُہنُد فُڈ ہسا چھُ واریاہ زیادٕ اصل آسان تہٕ مےٚ ہسا چھِ امہِ خٲطرٕ تھوٚومُت اکھ فونَس پیٹھ آٹو پے اوپشَن تہٕ ریۭسِنٹلِی کیٛنٚہہ ریٖزنَو باپت ہسا چھُس بہٕ یژھان یہِ آٹو پے فیٖچر کینسَل کرُن تو موٗجوٗب ہسا گژھٕ بہٕ اتھ ویب سایٹہِ ہنز سیٹنگ منٛز تہٕ یِم ہسا اَتہِ پیمنٹ اوپشَنٕز چھِ تتہِ ہسا کر بہٕ یہِ آٹو پے فیٖچَر کنسٕل